وعلیکُم سلام تُہۍ چھُو ٹھیٖک ٹھیٖک چھُ اچھا تَتھ کیٛاہ چھُ گوٚمت اَدٕ کیٛاہ ٹھیٖک چھُ تُہۍ أنِو یوٗرۍ تہٕ بہٕ دِمو شِہرِتھ صُبحَس أنۍزیو اَدٕ کیٛاہ ٹھیٖک